سٲنِس علاقَس منٛز چھِ یِوان اَکھ خاص رَسٕم مَناونہٕ یَتھ زوٗل وَنان چھِ زوٗل مطلب گوٚو نَیہِ ؤریُک آغاز اَمہِ دۄہ چھِ تمام گریٖس سانہِ علاقٕکۍ لورِ بٕتھِ دٔج گٔنٛڈِتھ اَتھ نار دِوان تہٕ تِمَن چھُ باسان وۄنۍ نسا یی سٲنِس پھَصلَس ہاپُت کھیٚنہِ کِہیٖنۍ تہٕ اَمہِ علاوٕ یِم تہِ ٹیوٗرِسٹ اَمہِ دۄہ آسان چھِ تِمَن چھِ یِوان ایٚلو کَرنہٕ تِم گژھن یِمَن رِچوَلَن یا رَسمَن منٛز شٲمِل تہٕ بیٚیہِ تُلٕن اَمیُک مَزٕ تہِ